کیٛاہ تُہۍ چھُوا اولا پٮ۪ٹھ کتھ کران مےٚ ٲس اکھ گٲڑۍ ضروٗرت کراے پٮ۪ٹھ یۄس پانٔے چلاوٕنۍ چھم بہٕ چھُس آمُت گھرِکیٚن سۭتۍ چکرس مےٚ ؤنۍ تو تُہۍ کۭتیٛاہ پونٛسہٕ ہیٚیِو مےٚ کِلومیٖٹر حِسابہٕ تہٕ بہٕ چھُس تقریٖبًا دَہَن دۄہن پٮ۪ٹھ درٛامُت چکرس تہٕ مےٚ چھُ گژھُن یور کشمیٖرس منٛز مُختلِف جایَن ٲں چکرس ٲں تتھ منٛز چھُ پہلگام چھُ گُلمرگ چھُ یِم یِم واریاہ مشہوٗر ییٚتہِ جایہِ چھِ تِمن جاین چھُم چکرس گژھُن